سِٹ آوٹ آف سٹیٹ چھُس بہٕ گوٚومُت بمبے چکرس تاج ہوٹل یہِ چھُم وٕچھمُت سمندر کے کنارے یِم چھم وٕچھمژٕ آ امرتسر چھُس گوٚومُت ڈاکٹرس نِش اجمیر شریف چھُس راجستان گوٚومُت خاجا محی الدین چستی رحمة الله علیٰ ہٕنٛدس دربارس منٛز حٲضری دِنہِ تتہِ تہِ چھُس آمُت پھیٖرِتھ کُلس پٮ۪ٹھ باسیوم پتہٕ سرٕچ کٔرِتھ میٲنس مُلکس ہیوٗ چھُنہٕ دوٚیِم کانٛہہ مُلکہ کینٛہہ امہِ ہیوٚر تہِ آسیا کانٛہہ مُلکہ خاص کر امرتسر بمبے آ اتہِ خاص کر راجستانس منٛز ییٚتہِ نظامالدین اولیا چھُ اتہِ چھِ مےٚ شیٚے ستھ دۄہ دِتمٕتۍ دُنۍہِکۍ لُکھ چھِ اورٕ یِوان گژھان پنٕنۍ حاجت روٲیی کران اتہِ چستی صٲب نِس دربارس منٛز نظام الدیٖن اولیا ہٕنٛدۍ ہٕنٛدس دربارس منٛز اتہِ بمبیہِ منٛز چھُ مےٚ بیٚیہِ گوٚومُت بیٚاکھ زیارتھا حاجی علی سُہ چھُ سمنٛدرس منٛز تتھ دربارس پٮ۪ٹھ تہِ چھُس بہٕ ووتمُت تمیُک مُشٲہدٕ تہِ چھُ مےٚ کوٚرمُت لہذا بوٗزۍتن اللہ تعالیٰ بیٚیہِ دیٖتن سۄ ہیمت سُہ طاقت بیٚیہِ یِمہٕ ہو اتھ پنٕنِس مُلکہٕ کِس وطنس پھیٖرتھ